گیمزو سۭتۍ چھُ اسہِ واریاہ فٲیِدٕ یِوان کٔشیٖرِ منٛز اَلگ اَلگ لُکَن لُکھ چھِ یِوان الگ الگ جایَن پٮ۪ٹھ أسۍ چھِ ہیٚکان مِلِتھ گِنٛدِتھ تِمن سۭتۍ أتی چھِ اَکھ اَصٕل ماحول کِرٛیٹ گَژھان اسہِ چھِ واریاہ ایکٹِوِٹیٖز گَژھان ییٚتہِ فُٹ بال چھُ کِرکیٹ چھُ والی بال چھُ تِمو سۭتۍ چھِ أسۍ گَنٛدان چھِ ییٚتہِ بیٚیہِ تہِ چھِ پِکنِک چھِ لایِک شالمور چھُ نِشاط چھُ سونامَرٕگ چھُ ہَر کانٛہہ مان ژٕ جاے چھِ ییٚتہِ نَس چَنٛدپوٗرہ چھُ اسہِ اَکھ کِرکیٹ گرٛاوُنٛڈ یِوان ٹی آر سی چھُ بَخشی سِٹیڈِیَم چھُ تَمہِ وَرٲے تہِ چھِ اسہِ ییٚتہِ باقٕے چیٖز گَژھان جیسے اَسہِ چھُ مِلاد آسان یہِ أسۍ چھِ سَمکھان أکِس جایہِ یَکجٲتی چھِ گَژھان مِلان چھِ أسۍ پتہ چھِ چَلان رٔلِتھ مِلِتھ پَکان چھِ اورٕ یور اسہِ پتہ چھِ چلان واریاہ اَصٕل یِم چیٖز چھِ گَژھان سانہِ کٔشیٖرِ منٛز سٕپوٹسہٕ سۭتۍ اَکہِ جایہِ پٮ۪ٹھ چھِ ہیکا بیٚیِس جایہِ گٔژھِتھ تَتِیُک ماحول چھُ لَگان پاے تِم ہیٚکان چھِ سِرینگر یِتھ تِمن چھِ لگان سِرینگرٕچ پاے واریاہ فٲیِدٕ چھُ مِلان اسہِ یِمو چیٖزو سۭتۍ اِسلیے گَژھِ مَطلب سٕپورٹسس تہِ بَڑاو دِیُن برٛونٛہہ کُنَتھ لٔڑکہٕ کورِ گِنٛدناوٕنۍ ہر کُنہِ قٕسمٕچ ایکٹِوِٹی کَرناوٕنۍ تَمہِ سۭتۍ چھُ اَسہِ واریاہ فٲیِدٕ یِوان تَمہ سۭتۍ ہیکَن نہٕ بَچہِ کانٛہہ غَلط سِٹیپ تہِ تُلِتھ بِزی روزن پَننہِ زِنٛدگی منٛز واریاہ زیادٕ واریاہ زیادٕ ہیکَن بِزی روٗزِتھ اَمہِ سۭتۍ چھُ مٲلِس ماجہِ تہِ فٲیِدٕ شُرین تہِ یی بیٚیہِ چھُ اَکھ اینٛوایَرمینٛٹ سُہ گَژھِ چینٛج مایِنٛڈ گَژھِ مایِنٛڈ گَژھِ بِزی تِمن اصلین چیٖزَن کُن تِم ہیکَن نہٕ اورٕ یورٕ کانٛہہ تہِ تِیُتھ چیٖز کٔرِتھ ییٚمہِ سۭتۍ پگاہ سوسایِٹی تہِ چھِ پرابلم واتان تو اَمی سۭتۍ چھُ اسہِ اگر الگ الگ جایہِ ہِنٛدۍ لُکھ چھِ یِوان سِرینگرَس منٛز کانٛہہ تہِ گیم گِنٛدنہِ کانٛہہ تہِ مَطلب پِکنِک ہیکان یِتھ تہٕ تَمہِ سۭتۍ تہِ چھُ اسہِ فٲیِدٕ مِلان ہیٚچھان چھِ گیمٕز چھِ گِنٛدان یا سِنٛگِنٛگ چھِ کَران ہر کُنہِ قٕسمٕچ کانٛہہ ایکٹِوِٹی چھِ گَژھان تَمہِ سۭتۍ چھُ فٲیِدٕے فٲیِدٕ مِلان تو اِسلِیے گَژھَن اسہِ أسۍ تہِ چھِ گورمینٛٹَس تہِ أپیٖل کَران سٕپوٚٹسَس تہِ دِیِو بَڑاو برٛونٛہہ کُنَتھ لٔڑکہٕ کوٗر کانٛہہ تہِ ہیکہِ ٲسِتھ یِمن چیٖزَن دِیِو سا تُہۍ بَڑاو تہٕ بیٚیہِ چھُ آسان اَکھ چیٖز اَمہِ أسۍ تہِ چہِ شُکُر گُزار تٔتھۍ گورمینٛٹٕکۍ یِمو اَتھ واریاہ واریاہ بَڑاو دِیُت وٕنکینَس چھُ ہرکُنہِ جایہِ ہَر کُنہِ گیم چھِ آسان کرکیٹ فُٹ بال والی بال ہاکی ہَر کُنہِ قٕسمٕکۍ بیڈمِنٛٹَن ہر کُنہِ قٕسمٕچ سٕپوٹسٕچ گیم چھِ یِوان گِنٛدنہٕ تَمہِ سۭتۍ تہِ روٗد اسہِ واریاہ فٲیِدٕ لٔڑکہٕ کورِِ تَمام روٗدۍ شُرۍ روٗدۍ بِزی کُنہِ قٕسمٕچ کانٛہہ یہِ چھنہٕ دِکَت وۄنۍ یِوان کینٛہہ مگر امہِ برٛونٛٹھ تہِ ہیکَن گٔژھِتھ یِم برٛونٛہہ کُن پٔکِتھ گورمینٛٹَس تہِ پَزِ اَتھ کُن واریاہ تَوَجوٗ دِیُن دِوان تہِ چھِ بیٚیہِ تہِ پَزیکھ تَوَجہ دِیُن تمہِ کِنیتھ چھُ مٲلِس ماجہِ تہِ فٲیِدٕ یِوان شُرین تہِ یی ڈِپرٛیشنَس منٛز چھِ وٕنکینَس شُرۍ گٔمٕتۍ بےٚ روزگٲری چھِ اگر یِمن چیٖزَن بَڑاو یی دِنہٕ ہر کانٛہہ چیٖز ہیکہِ ییٚتِہِ نَس کَم گٔژھِتھ